یِم مےٚ سۭتۍ یِم چَلینٛجِز گٔمٕتۍ چھِ تِم چھِ یہِ زِ بہٕ اوسُس نہٕ ہیٚکان گۄڈٕ پٔرِتھ کِہیٖنۍ تہِ کیٛازِکہِ میٛٲنِس مٲلِس ٲسۍ نہٕ تیٖتیٛاہ پونٛسہٕ کِہیٖنۍ پَتہٕ ییٚلہِ تہِ ایٚمہِ پَتہٕ سُہ ییٚلہِ پَتہٕ جاب سُہ لوٚگ پَتہٕ کَرنٲو تٔمۍ میٛٲنۍ سٕٹَڈی تہِ پوٗرٕ